السلام علیکُم ورحمتُہ اللہ وَبرکاتُہ تُہۍ چھُو حظ کِنٛگٕس کیپ رٮ۪سٹورٮ۪نٛٹ پٮ۪ٹھ عرض حظ چھُ یِتھ پٲٹھۍ زِ تُہہِ چھُو باخبر ییٚمہِ کَتھِ سۭتۍ زِ مےٚ ٲس بِریانی سَتھ پَلیٹ ٲٹھ رِستہٕ شےٚ گۄشتاب تہٕ مِتھ اَکھ کِلوٗ تۄہہِ نِش آرڈَر کٔرمٕژ وۄنۍ حظ چھُ عرض یِتھ پٲٹھۍ زِ یُہ پَنٛداہ مہمان بَدلہٕ یِن مےٚ سَتھ مہمان اَمہِ مۄکھ ہٮ۪کہٕ نہٕ بہٕ یوٗتاہ سامان تۄہہِ نِش نِتھ کیٚنٛہہ مہربٲنی کٔرِتھ چھِ وَنہِ اَسہِ یہِ گُزٲری زِ وَنہِ کٔرِو تُہۍ بِریانی سَتھ پَلیٹ بَدلہٕ ژور پَلیٹ ٲٹھ رِستہٕ بَدلہٕ ژور رِستہٕ شےٚ گۄشتاب بَدلہٕ ترٛےٚ گۄشتاب تہٕ اَکھ کِلوٗ میتھٕ بَدلہٕ پانٛژھ ہَتھ گرٛام مِتھ سۄ گٔے تُہٕنٛز بٔڑ مہربٲنی